مین سورُس یُس اَن اٮ۪مپلایمٮ۪نٛٹُک چھِ یا اٮ۪ملایمٮ۪نٛٹُک چھِ گۄڈنٮ۪تھٕے وٕچھو أسۍ ساروی کھۄتہٕ زیادٕ چھِ ییٚتہِ نَس کَران لُکھ روزگار پَنُن سِنٛدھ نالَے سَنٛدَس پٮ۪ٹھ بیٚیہِ اٮ۪گرِکَلچَر فیٖلڈٕ چھِ ییٚتہِ ساروی کھۄتہٕ موسٹہٕ یِوان ماننہٕ یَتھ منٛز یہِ پَنُن روزگار چھِ ہٮ۪کان پَنُن زندگی چھِ ہٮ۪کان بسر کٔرِتھ دٔیِم اَن اٮ۪مپلایمٮ۪نٛٹُک لُکھ چھِ کَران زیادٕ پرٛفَر جاب یہِ گورمٮ۪نٛٹ تِم چھِ وَنان کیٛازِکہِ اَتٮ۪تھ چھِ یِم سِکیوٗرٹی فیٖل کَران یِمَن چھِ ملان اَکھ سِکیوٗرٹی تَوَے چھِ ییٚتہِ کَران موسٹہٕ پرٛفَر گورمٮ۪نٛٹ جابٕز ایز کَمپیڈ ٹُو پرٛیوٮ۪ٹ جابٕز گورمٮ۪نٛٹَن چھِ واریاہ سِکیٖم ییٚتہِ کٔرمٕژ اَن اٮ۪مپلایمٮ۪نٛٹَن خٲطرٕ جیسے سٲنِس ڈِسٹرٛک گاندَربَلَس منٛز چھِ گۄڈنیُکُے ییٚتہِ چھُکھ سٮ۪لٕف ہٮ۪لٕپ گرُپ بَنٲمٕژۍ ہرکانٛہہ ہیٚکہِ تِم تِم گرُپ بَنٲومٕتۍ پرٛٮ۪ویٹ یِم اِنَسٹیوٗشَنٕز تاکہِ ہرکانٛہہ ہیٚکہِ پَنُن یُس زِندگی بسر کٔرِتھ تٔتھۍ پٮ۪ٹھٕے ییٚتہِ چھِنہٕ زیادٕ گورمٮ۪نٛٹ جاب کَران أسۍ ییٚتہِ چھِنہٕ زیادٕ گورمٮ۪نٛٹ جاب لُکَن ملان کِہیٖنۍ اَن اٮ۪مپلایمٮ۪نٛٹ چھِ واریاہ زیادٕ وٕنۍ چھِکھ اٮ۪گرِکَلچَرَس پٮ۪ٹھ ساری کھۄتہٕ زیادٕ پَنٕںۍ لُکھ کَران بسر